یوٚس یہِ سٲنۍ کٔشیٖر چھِ اللہ تعالیٰ ہَن چھِ یتھ واریاہ بے شُمار واریاہ زَبَردَس واریاہ وسیع نعمت عطا کٔرمٕژ یُس یہِ سون کَشمیٖر چھُ یتھ چھِ ونان کشمیٖر ویلی مَطلَب یہِ چھِ بَنیمٕژ ویلی سٲنۍ مَطلَب اکھ ویلی چھِ آسان پَکان سُہ چھِ پَتہٕ ڈرٛاے گٔمٕژ تہٕ یہِ چھِ پَتہٕ چھ فٔٹایل لینٛڈ بَنومُت تَتھ چھِ أسۍ ونان کشمیٖر اللہ تعالیٰ ہَن چھِ یتھ بے شُمار نعمت عطا کٔرمٕژ أسۍ وٕچھو کیاہ کیاہ نعمت چھِ اَسہِ ییٚتہِ کٔرۍمَژٕ ییٚتہِ چھِ مَطلَب آب چھِ ییٚتہِ ییٚتہِ چھِ بیٚیہِ چھِ ییٚتہِ یِم کیاہ چھِ یتھ ونان بیٚیہِ چھِ ییٚتہِ اَسہِ فارٮ۪سٹ مَطلَب جَنگَل یِوان لَبنہٕ یا ون چھِ یِوان لبنہٕ یا ییٚتہِ چھِ اَسہِ کینٛہہ مِنرَل یِوان لَبنہٕ مطلب یِم تہِ چھِ اَسہِ لَبنہٕ یِوان بیٚیہِ چھِ اَسہِ ییٚتہِ تِم چیٖز لبنہٕ یِوان تِم مَطلَب کُلۍ یِوان لبنہٕ یِم ٲسۍ مَطلَب یِمو سۭتۍ أسۍ کینٛہہ دوا ہٮ۪کا بَنٲیِتھ دوا مطلب مطلب گوٚو بَدَل تِم چھِ لَگان مَطلَب واریاہ مَطلَب یِم بٮ۪مارِ چھِ آسان یِم واریاہ مہلک بٮ۪مارِ چھِ آسان تِمن خٲطرٕ چھِ یِم دوا أسۍ اِستعمال کران گۄڈنٮ۪تھ وَنہٕ بہٕ مَطلَب تۄہہِ آسیو ساروِیو خَبَر نِوٕز بوٗزمٕت یہِ مَطلَب یُس کٔشیٖر ہُنٛد اکھ حِصہٕ چھِ مَطلَب جموں کشمیٖر اکھ حِصہٕ چھُ تَتھ چھ ونان رِیاسی ریاسی مَنٛز آے لَبنہٕ مطلب مےٚ باسان زٕ ساس ترُوہَس منٛز آے تَتہِ لَبنہٕ مَطلَب یِم آے تَتہِ لَبنہٕ مطلب سٮ۪می ڈِپازِٹس سٮ۪می کَنڈَکٹَر چھِ مَطلَب آے تتہِ لَبنہٕ مَطلَب تِم چھِ سیمی کَنڈَکٹَر آے لَبنہٕ تِم چِپٕس دوٚپُکھ یِم سیمی کَنڈَکٹَر چھِ یم چھِ یِم چھِ أسۍ یوٗز کران چِپسَن مَنٛز تَمہِ تَمہِ سۭتۍ چھِ أسۍ چپس بناوان تاکہِ تَمہِ سۭتۍ گَژھِ یہ سٲنۍ یم مَطلَب یہِ کمپنی ٹیٚلی کمنِکیشَن کمپنی چھِ تمن مِلہِ فٲیدٕ یم باقے کمپنی اتھ سۭتۍ رن رن کران چھِ تمن مِلہِ فٲیدٕ بیٚیہِ چھِ بیٛاکھ اکھ نعمت ییٚتہِ جنگل جنگل چھِ ییٚتہِ جنگلَن مَنٛز چھِ مَطلَب واریاہ قٕسما قٕسم مَطلَب مَطلَب یِمہٕ کُلۍ بیٚیہِ قسما قسم مٮ۪وٕ یِوان لَبنہٕ یِم واریَہَن مہلک بیٚمارٮ۪ن علاج کران چھِ مَطلَب اکھ کُل چھُ تہٕ تَمہِ تَتھ تَتھ چھِ ناو ونان پوٗرٕ ناو یاد کِہیٖنۍ تَمکۍ یہِ ٲسۍ مَطلَب تَمکۍ چھِ أسۍ پیٚٹھِم بارک تُلان تہٕ سُہ چھِ أسۍ یوٗز کران یُس کینسَر بٮ۪مٲرۍ چھِ اللہ تعالیٰ بچٲوٕنۍ تَمہِ نِش تَتھ تَمہِ دوا خٲطرٕ ٲسۍ یوٗز کران بیٚیہِ چھِ ییٚتہِ أسۍ ییٚتہِ چھِ بیٚیہِ کُلۍ یِوان لَبنہٕ دِودار پاین کِکَر فرٛٮ۪س یِم چھِ یِمو سۭتۍ چھِ أسۍ بیٹ بناوان بیٹ گوٚو ییٚمہِ سۭتۍ أسۍ کرکٹ گِندان چھِ یا یتھ أسۍ بَلّا چھِ ونان مطلب یِم چھِ أسۍ پَتہٕ پَتہٕ چھِ یِم چیٖز یِم سپوٹس لُکھ آسَن یم تتھ مَنٛز اِنوالٕو آسَن تِم چھِ یم یوٗز کَران بیاکھ چیٖز چھِ ییٚتہِ یا کیاہ چھِ اتھ ونان پلا فلورِنٛگ پٕلانٛٹٕس چھِ واریاہ پوشہِ کُلۍ لبنہٕ یِوان یِم سٲنۍ أسۍ پَنٕنۍ گارڈن ہٮ۪کو سَجٲیِتھ یا ییٚمہِ سۭتۍ أسۍ پَنُن ٹوٗرِزِم ہیٚکو اِنکریٖز کٔرِتھ بیٚیہِ چھِ ییٚتہِ واریاہ اللہ تعالیٰ ہَن نعمت عطا کٔرمٕژ ییٚتہِ چھِ واریاہ زیادٕ آب آبَس کیاہ فٲیدٕ چھ آب سۭتۍ ہٮ۪کو أسۍ پاوَر بَنٲیِتھ کِتھ پٲٹھۍ ہٮ۪کو أسۍ پاوَر بَنٲیِتھ أسۍ چھِ کینٛہہ واریاہ پرٛوجَکٹٕز بناوان یعنی کہ تِم پرٛوجَکٹٕز یِم مَطلَب کُنہِ مَطلَب ییٚتس واریاہ زیادٕ آب آسہِ ہٮ۪کان پرٛوجَکٹ چھِ یِم آب یوٗز کران تہٕ اَمہِ سۭتۍ چھِ بِجلی بناوان

یہِ أسۍ ہٮ۪کو سُہ پانَس تہِ مَطلَب پٔرسٕنل یوٗز کٔرِتھ یُس ماچھ چھِ اللہ تعالیٰ ہَن چھِ تَتھ واریاہ شفا عطا کٔرمٕژ تَمہِ سۭتۍ چھِ مَطلَب مَطلَب چھٲتۍ گَژھان صاف ذہن گَژھان صاف مَطلَب یِم أندرِم مَطلَب گندگی چھِ آسان روٗزمٕژ سُہ چھِ صاف گَژھان سُہ چھِ اکھ تَتھ کیاہ چھِ أسۍ ونان اینٹی آکسِڈٮ۪نٛٹ اکھ سُہ ایٚکٹ کران اینٹی آکسِڈٮ۪نٛٹ گوٚو سُہ چیٖز یُس سون ذہن جسم صاف چھُ نِوان کٔرِتھ تہٕ یُتھ نہٕ سٲنِس جِسمَس مَنٛز فری ریڈِکَلز بنٛنہٕ چھِ دِوان کِہیٖنۍ ییٚمہِ سۭتۍ سٲنۍ آ یُس فری ریڈِکلز چھِ آسان بیس ییٚمہِ سۭتۍ اَسہِ ایجِنٛگ گَژھان چھِ یا بٕجَر یِوان چھُ